ہیٚلو علیکُم آ کٕم حظ چھُو اچھا عادل صٲب چھُو حظ اچھا آ ؤنۍ تو تۄہہِ اوسو یہِ سہلاب آمُت جِناب اَپٲرۍ بہٕ چھُس فُلَڈ آفسِر آ ؤنۍ تو کیٛاہ کیٛاہ مَسلہ اوس اچھا کٔمَن اچھا گاندَربَلَس حظ اچھا ٹھیٖک وٕ ؤنۍ ؤنۍ تو نۄقصان کیٛاہ چھُ گوٚمُت جِناب ۂے ہاے اچھا کیٛاہ کیٛاہ کیٛاہ کیٛاہ موٗدۍ اچھا کَٹھ دَہ ترٛہ بیٚیہِ ژٕ وَن حظ مےٚ ژٕ وَن ژٕ وَن حظ مےٚ جِناب پوٗرٕ ڈِٹیل کیٛاہ کیٛاہ پرٛابلِم گٔے اَتہِ کیٛاہ کیٛاہ ٹھیٖک مکانَس تہِ کھوت آب اچھا کَٹھ تِہ موٗدۍ اچھا آنٛگنَس تہِ آنٛگنَس تہِ چھا آب کھوٚتمُت مےٚ ؤنۍ تو یہِ اَتہِ کۭتیٛاہ مَکان کۭتیٛاہ چھُو اَتہِ جِناب اچھا گاندَربَل کَتھ جایہِ چھِ یہِ سہلاب آمُت اچھا گِراج گِراج گِراج گوٚو ٹھیٖک گوٚو تہٕ فِلحال چھُ اَتہِ اَکھ آب کھوٚتمُت یُس یہِ آنٛگنَن منٛز تۄہہِ آب اوسُو جِناب یہِ درٛاوا اَتہِ وٕ کیٛاہ چھِ تُہٕز ڈِمانٛڈ کیٛاہ چھِ ایٚڈمِنِشٹرٛیشَن آو نہ تۄہہِ نِش کٔہٕنۍ اور وٕنۍ آو وٕۍ آو نہٕ کٕہٕنۍ اور کانٛہہ اَفسَرٕے آو نہٕ اَچھ ٹھیٖک عموٗمَن یُس یہِ جِناب یہِ میجَر ڈیمیج چھُو تۄہہِ یہِ کیٛاہ چھُ گوٚمُت اَتہِ یِم ٲسیہ سَبسِیٹی کٹھ کِنہٕ یِم ٲسوٕ تۄہہِ گورمنٹ سَبسٹی پٮ۪ٹھ کٹھ اچھا ٹھیٖک ٹھیٖک وَل حظ وٕچھو وٕ کیٛاہ اَسہِ مِثال کے طور پے فِلحال چھِ تُہٕنٛز ڈِمانٛڈ تُہۍ ؤنِو تۄہہِ چھُو عادل احمد ہہ تٕرٛہ کٹھ آ بیٚیہِ چھُ تۄہہِ آب ژامُت آنٛگنَس ٹھیٖک گانَس ما ژاو جِناب آب اچھا یِم ٲسہ کٹھ تیٚلہِ اَنگَنس منٛز اچھا ٹھیٖک گوٚو ونۍ چھُو تۄہہِ وٕنۍ چھُ ایٚڈمنِسٹریشن تۄہہ یِہے أپیٖل زِ اور گژھن یہِ واتٕنۍ جِناب تُہٕنٛز کَمپٕلین لیٚچھ اَسہِ نا یہ فِلحال آو نہٕ کٕہٕنۍ اَتہِ چھُ یہِ تُہۍ اوسو وَنان چھِ تُہُنٛد ہمساے غُلام حسَن یِمَن سُہ آنٛگَن واڑی چھِ دَپان تٕم چھِ فُل ڈُبیامٔتۍ اچھا تِمَن چھِ دۄن تٕمن ۂے مگر اَکُے پُہَر مَکان جِناب اچھا زٕ پُہَر تَتھ چھِ تٕمَن یہِ بیٚیہِ چھِ اَتہِ یِم یِمَن چھِ کیاہ چھِ یِمَن ناو حظ غلام محدیٖن غلام محدیٖن پیٖر غلام محدیٖن آ آ دَپان یِمَن تہِ چھُ یِم یِمَن چھُ روٗدمُت کِہیٖنۍ آب سٔہلاب سۭتۍ اچھا ٹھیٖک چلو وَلہٕ حظ کیٚنہہ چھُنہ اِنشاءاللہ تُہٕز کٲم یی سٲرٕے کَرنہٕ باقٕے مہ ہٮ۪یُو تُہۍ پریشٲنی کہیٖنۍ بیٚیہِ دی أمِس غلام محدیٖنَس اَتہِ دِلاس دَپُس کیٚنہہ چھُنہٕ آز روٗد نہ یوٗت کیٚنہہ تہٕ پگاہ اِنشاءاللہ أسۍ واتَو میٖڈِیا ہٮ۪تھ چلو ٹھیٖک چھُ ہہ اوکے میٖڈیا تہِ سوزٕون چلو بِہِو تیٚلہِ رۄبَس حوالہ ہہ